ہیٚلو اسلام علیکُم تُہۍ چھُو حظ آسیا مَیٚم اَچھا اَچھا ٹھیٖک بہٕ چھَس اَمے ہٕنٛز مَم اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو حظ پانہٕ ٹھیٖک صحت چھِ حظ ٹھیٖک پٲٹھۍ اَہَن حظ آ اَدٕ کیٛاہ أمِس چھِ دَپان مےٚ وُچھا أمِس تہٕ أمِس چھِ مارکٕس واریاہ کَم أمِس کیٛاہ دَلیٖل گٔمٕژ اَچھا اَچھا ٹھیٖک کَم اَچھا اَچھا ٹھیٖک نہیں ایٚکچُؤلی ییٚلہِ أسۍ یہِ مطلب تھوڑا چھِ بِزی تہِ آسان پَتہٕ ییٚلہِ بہٕ أمِس ٹایم چھَس دِوان بہٕ چھَس أمِس وَنان ہُو کٔرِو یہِ کٔرِو مطلب تَمہِ ساتہٕ چھُ یہِ ٹھیٖک ہاں ہاں بِلکُل بِلکُل صحیح اَہَن حظ بِلکُل بِلکُل صحیح حظ صحیح صحیح اَصٕل اَہن حظ آ ییٚتہِ چھِ بِلکُل صحیح کَتھ چھِ مگر شامَس ییٚمہِ ساتہٕ مےٚ ٹایم چھُ آسان بہٕ چھَس أمِس واریاہ دیان دِوان بہٕ چھَس ہُو کوٚر تہٕ یہِ کوٚرتھا مگرے یہِ چھِ دَپان میں نے یہ بھی کِیا میں نے وہ بھۍ کِیا صحیح اَہَن حظ آ بِلکُل اَوا ٹھیٖک ٹھیٖک وَن اَہَن حظ آ اَہَن حظ آ بِلکُل یہِ حظ نہَ تُہۍ حظ چھِ یِہَن چھِ ٹھیٖک ٹھیٖک چلو اِنشاء اللہ آیِنٛدٕ ہاں ہاں آیِنٛدٕ صحیح صحیح

اَچھا کیٛاہ چھُ کَرُن اَہَن حظ آ بِلکُل اَوا آ یِہَن چھِ أمِس اَدٕ کیٛاہ اَیٚکچُؤلی چھِ یِہَن چھِ أمِس مطلب تھوڑا چھِ یہِ کھوژان آ کھوژان چھُ یہِ واریاہ زیادٕ چلو ٹھیٖک ٹھیٖک حظ چھُ آ کیٚنٛہہ نہَ بِلکُل چلو آ شُکُر کیٚنٛہہ نہَ حظ چھُنہٕ باقٕے اَہَن حظ چلو شُکریہ شُکریہ باقٕے مٔزیٖد کیٚنٛہہ باقٕے چھا ٹھیٖک گَرِ چھَا سٲری ٹھیٖک ہاں اَصٕل پٲٹھۍ چلو شُکریہ شُکریہ تُہٕنٛز یہِ حظ گٔے تُہٕنٛزٕے مہربٲنی کہِ تۅہہِ چلو اسلام علیکُم